وعلیکُم السَلام آ زیُن چھِ بَنہِ جُمعہ دۄہ ییٖوا کِنہٕ اَدٕ کیٛاہ اَدٕ کیٛاہ اَدٕ کیٛاہ کیٚنٛہہ چھُنہٕ تٕے وعلیکُم السلام